یُس زیادٕ تَر لٮ۪نٛگویج یُس زیادٕ تَر زبان چھِ گژھان نِوٕز پیپرَن منٛز یوٗز سُہ چھِ اُردو نہ اگر أسۍ وٕچھو سٲنۍ اَسہِ چھِ لوکَل یُس اَسہِ لٮ۪نٛگویج چھِ سٲنِس ایریا ہَس منٛز سُہ چھِنہٕ گژھان نِوٕز پیپرَن منٛز استعمال کِہیٖنۍ